مےٚ یِم فیورِٹ جایہِ چھِ تِم چھِ ڈورِبَل بَنٛگَس کیرَن یِمن جایَن چھُ واریاہ زیادٕ سیٖنری بیٚیہِ چھِ اَتہِ آب یُس کیرَن چھُ تَتہِ پٮ۪ٹھ چھُ پاکِستان اتھہِ یِوان بَس أسۍ ہیٚکو پاکِستان آرام سان گٔژھِتھ اَگَر اَسہِ زِ سُہ کوٚل آسی نہٕ مَنٛز باگ سُہ یُس دریاب چھُ سُہ چھُ واریاہ زَبَردست تَتھ چھُ واریاہ شور بیٚیہِ یمہِ سایڈٕ أسۍ کیرنہِ سایڈٕ چھِ تمہِ سایڈِ چھِ پاکِستانٕکۍ نَفَر اَتھہِ یِوان آرام سان بیٚیہِ یُس کیرَن چھُ سُہ چھُ واریاہ اصٕل جاے پَتہٕ اَگَر أسۍ کتھ کَرو بَنٛگسٕچ سُہ چھُ اکھ مٲدان ییٚتہِ کُلۍ چھِ بیٚیہِ چھِ تَتہِ آب بیٚیہِ چھِ سیٖنری ییٚلہِ تہِ أسۍ بَنٛگَس چھِ یِوان تَتہِ چھِ واریاہ زیادٕ خوف یِوان کیازکہِ سُہ چھُ اکھ واریاہ زیادٕ اصٕل جاے پَتہٕ اَگَر أسۍ دورِبَلِچ کتھ کَرو تَتھ چھُ اکھ بوٚڑ ڈَل مَنٛز یتھ مَنٛز گاڈٕ تہِ چھ بیٚیہِ چھ سَر زٕ بیاکھ جاے چھِ موٗن دَج سُہ چھُ واریاہ زیادٕ اصٕل تَتہِ چھُ آب بیٚیہِ چھُ تَتہِ گلیشیر تہِ تَتہِ چھُ واریاہ زیادٕ شیٖن تہِ تَتہِ چھِ وا تَتھ چھِ واریاہ زیادٕ آب تہِ